اسلامُ علیکُم نیعم صٲب تُہۍ چھِو حظ ٹھیٖک صحت چھا حظ ٹھیٖک تُہۍ چھِو حظ صحت چھا حظ ٹھیٖک گَر بار چھا حظ ٹھیٖک سَر گٔیی نہ سۅ تتھ مُتعلق کتھ حظ یتھ مُتعلق حظ مکان وَنے نا حظ مکان حظ وُچھو وَنیٛام نا تمہِ مکانٕچ سٕپیٚسفِکیٚشن وَنیمَے کیٛاہ کیٛاہ چھِ

مکانس تَل کوٗتاہ چھُ اچھا اچھا گوٚو دہ مَرلہٕ زٔمیٖن ٹھیٖک

تُہۍ ؤنِو مےٚ لیٚنٛڈ مارک کَتتھ چھُ اچھا اچھا یور حظ آلریڈی یہِ چھا حظ اونر یُس امیُک چھُ یہِ چھا حظ آلریڈی کٲم کَران کِنہٕ یہِ چھُ پَنُن مکان یہِ چھُ کٕنان وُنکیٚنس یہِ کیٛاہ کۭمتاہ چھُ کران اتھ پنٛداہ لچھ حظ وۅنۍ کیٛاہ کیٛاہ وۅنیٛاتھ ژور کَمرٕ تہٕ بیٚیہِ لابی پُلس آسیٚس باتھ روٗم چھُ حظ اکھ کِنہٕ زٕ اچھا اِنٹٔرنل ایٚکس ٹرٛی چھِ نیٚبرٕ أمِس اچھا الگ باتھ روٗم اتھ چھِ حظ دۅنوٲنِین ٹایلِنٛگ وایلِنٛگ پُلس یِم سٲرِنٕے سٲریٚے یِم لٲگِتھ یہِ چھا تُہۍ ؤنۍتَو مےٚ یہِ فِٹِنٛگ چھا حظ اَمِچ پلاسٹکٕچ چھےٚ یہِ جیٚکوار ویٚکوار کانٛہہ کٔرِتھ پلاسٹکٕچ فِٹِنٛگ چھا سر یہ چھا پلاسٹٕکس منٛز کِنہٕ یہِ چھِ کانٛہہ اصل ہے وِی جیکٚوار ویٚکوار ما چھِ اچھا یہِ ؤنۍتَو مےٚ کِچنس کیٛاہ چھِ ماڈیوٗلر چھا کِنہٕ یہِ سمپٕلے چھُ وۅنۍ چھا اتھ بۄکسِنٛگ وۄکسِنٛگ کَرنے بہٕ وُچھٕ تیٚلہِ نوٚوُے مکان کمرن ومرن چھِ واڈروب شاڈروب بَنٲوِتھ کُنہِ کمرس منٛز چھِ حال وال یتھ پیٚنلِنٛگ ویٚنٛلِنٛگ یا کیٚنٛہہ لایٹِنٛگ وایٹِنٛگ تیُتھ کانٛہہ اچھا یہِ ؤنۍ تو مےٚ میٹِنٛگ ویٹِنٛگ چھا اتھ مکانس ترٚٲوتھ کِنہٕ اتھ چھ یورے اَنٕنۍ اَڈیٚن چھےٚ ترٚٲوِتھ اَڈیٚن چھےٚ اَنٕنۍ یہِ چھا اِنسٹالمیٚنٛٹن پیٚٹھ بیٚسڈ یہِ چون یہِ تہِ کِنہٕ یہِ چھِ اکے ساتہٕ پیمیٚنٛٹ کَرٕنۍ اتھ کیٛاہ چھُو یِمو ٹایِم تھوٚومُت اِنسٹالمیٚنٛٹ چلو ٹھیٖک ہے ولہٕ دِمہوس نظر